پانٛژھ اِنٹَرنیٚشنَل سِٹیٖزَن ہُنٛد ناو چھُ نِیویاک چھِ لَنڈَن چھِ ٹوکیو چھُ پٮ۪رِس چھُ تہٕ ہانٛگ کانگ یِم چھِ پانٛژھ سِٹیٖز یِم اِنٹَرنٮ۪شنَل سِٹیٖز چھِ یِوان ماننہٕ